آ مےٚ چھِ اَکھ بُک سیٖریٖز بُک کِتابَن ہِنٛز چھِ کِتاب پَسنٛد مےٚ سُہ چھِ ہَو یوٗ میک یُوَر لایِف لگجیٖریَس سُہ ژٕ کِتھ پٲٹھۍ پَنٕنۍ زِندگی کِتھ پٲٹھۍ بَناوَکھ ژٕ اَصٕل تہٕ امیٖری سان کِتھ پٲٹھۍ گُزارَکھ سُہ چھِ میٛٲنۍ فیورِٹ بُک ساروِیو کھۄتہٕ پَسنٛدیٖدہ بُک یُس بہٕ پَران چھٮ۪س یُس مےٚ ؤنِس تانۍ چھِ شیٚیہِ سَتہِ پھر پٔرمٕژ بیٚیہِ ییٖتیٛاہ پھرِ بہٕ پَران چھٮ۪س تیٖتیٛاہ پھر چھِ مےٚ تمہِ منٛز نو نو کَتھ نیران تہٕ بیٚیہِ چھٮ۪س بہٕ نو نو ہیٚچھان کینٛہہ یُس مےٚ پَتہِ پنٛںہِ زندٔگی منٛز چھِ برونٛہہ کُن پَکناوان کہِ ژٕ کِتھ پٲٹھۍ کَرَکھ پَکَکھ برونٛہہ کُن تہٕ کَرَکھ پَنٕنۍ زندٔگی اَصٕل بَناوَکھ شوٗب دار بَناوَکھ پَنٕنۍ لایِف